مےٚ چھُ مےٚ چھُ پسند گاڑَن منٛز سِنگاڑا چھِ ٹراوُٹ چھ تِم زٕ قٔسٕم یِم مےٚ گاڑن منٛز پسند چھِ سِگاڑا گاڈٕ چھِ یہِ چھُنہٕ کٔشیٖر منٛز یِتھ پٲٹھۍ ایولیبٔل کٔشیٖر منٛز ۂنزَن دریاون یا کٔشیٖر ۂنزَن کۄلن منٛز یتھ پٲٹھۍ آسان کِہینۍ یہِ چھُ زیادٕ تر پَنجاب رِجنَس مںز آسان یہِ چھُ مےٚ پسند یہِ چھُ واریاہ میٹھ آسان کھٮ۪نَس منٛز اَتھ چھُنہٕ اَکُے کوٚنڈ آسان سُہ یُس ہٮ۪کو أسی ؤنِتھ کَمبرُک کوٚنڈ ییٚمِس یُس آسان چھُ سُہ اکھ کونڈ چھُ أمِس آسان باقی أمۍ سٔندِس مازَس منٛز چھُنہٕ کٔنڈھ ؤنڈۍ آسان کِہینۍ بیٚیہِ یُس ٹراوُٹ چھُ یہِ چھُ کٔشیٖر منٛز ٹراوُٹ گاڈ یُس چھِ یہِ چھُ سَرٕد علاقن منٛز یِوان یِوان زیادٕ پالنہٕ کٔشیٖر منٛز چھِ واریاہن جاین اَمیِکۍ فارَم ٹراوُٹ گاڈن ۂندۍ یہِ تہِ چھِ کَنڈیو وَرٲیہِ آسان تہٕ مَگر یہِ چھُ کٔشیٖر منٛز ہٮ۪کو کٔشیٖر منٛز چھُ یہِ واریاہَن جاین سَپدان کۄپوارِ چھُ ساوُتھ کَشمیٖر سایڈٕ چھُ ٹراوُٹ گاڈٕ بارامولہ سایڈِ چھِ بَنڈپوٗر سایڈِ چھِ ٹراوُٹ گاڈٕ کٔشیٖر منٛز چھِ زیادٕ تر لوٗکھ ٹراوُٹ گاڈٕ ہٮ۪کان ہر کانہہ ہٮ۪کان یہِ کھٮ۪تھ کیٚنٛہہ کیازِ کہِ یہِ چھِ اٮ۪کٔسپینسو تھوڑا یہِ چھُ تھوڑا دروٚجر پَہمتھ اَتھ یہِ چھُ پانٛژھ ہَتھ رۄپییہِ گژھان کِلو یہِ اِسی لیے چھُنہٕ ہٮ۪کان کٔشیٖر ہُند پرٮ۪تھ کانہہ نَفر یہِ گاڈٕ کھٮ۪تھ کِہینۍ تہِ نہٕ کھٮ۪وان چھِ سُہ گوٚو یِہوے ؤریَس منٛز اگر اَکہِ پھِرۍ کھٮ۪ن ؤریَس منٛز اکہِ پھِرۍ ہُتھ پٲٹھۍ عام طور پر چھِ نہٕ ہٮ۪کان یہِ ہٮ۪تھٕے یہِ گاڈ کھٮ۪تھ کِہینۍ تہِ نَے کیازِکہِ یہِ چھُ تھوڑا اٮ۪کٔسپینسو کٔشیٖر منٛز چھِ عام طور پر یِمے اَتھ کیاہ وَنان کٲشِر گاڈ چھِ آسان پَنجٲبۍ گاڈ چھِ آسان کٔشیٖر منٛز چھِ یِمے کھٮ۪وان کۄلن ہنز گاڈٕ چھِ کٔشیٖر ۂندۍ لوٗکھ زیادٕ کھٮ۪وان زیادٕ تر سۄپور سایڈٕ چھِ یہِ سوپور سایڈٕچ گارٕ گاڈٕ چھِ مَشہوٗر تِم چھِ لوٗکھ کٔشیٖر ۂندۍ زیادٕ کھٮ۪وان جیہلِم رِورَس یِم گادٕ چھِ آسان تِم چھِ زیادٕ لوٗکھ ییٚتہِ پساند پَسند کَرن کھیوٚن بیٚیہِ لوکل دریاون ہٕنٛز گاڈٕ چھِ آسان کٔشیٖر ہِندۍ لوٗکھ چھِ ییٚمہِ علاقٕکۍ لوٗکھ چھِ تِمے زیادٕ پَسند گاڈٕ کھٮ۪وان عام طور پَر چھُنہٕ ییٚتۍ ہُتھ پٲٹھی سِنگاڑ وِنگاڑ سِنگاڑا چھُنہٕ تِتھ پٲٹھۍ ییٚتہِ آسان کیٚنٛہہ سُہ گوٚو پَنجاب رِجنَس منٛز بیٚیہِ چھِ نہٕ کٔشیٖر منٛز زیادٕ یِتھ پٲٹھۍ سیُن چھُ آسان کۄکُر آسہِ یہِ ہٮ۪کو پٔر ڈے یوٗز بیسس پٮ۪ٹھ رٔنِتھ ماز ہٮ۪کو پٔر ڈے رٔنِتھ پرٮ۪تھ دۄہ رٔنِتھ گاڈ یُس چھُ سُہ چھِ نہٕ پرٮ۪تھ دۄہ ییٚتہِ یِوان رَنٕنہ کِہینۍ تہِ نہٕ کیازکہِ یہِ چھُ واریاہ کٔشیٖر منٛز یہِ چھ واریاہ گرُم آسان یہ چھِ نہٕ ہٮ۪کان اِنسان پرٮ۪تھ دۄھ کھٮ۪تھ کِہینۍ تہِ نہٕ